اکھ زٔمیٖن دار چھُ تَمہِ ساتہٕ سوٚسایڈ کران ییٚمہِ وِزِ تٔمِس فَصٕل چھُ آسان تَیار گوٚومُت تہٕ تَتھ چھُنہٕ قۭمَتھ تہِ کِہینۍ یِوان تِکیازِ تِم چھِ آسان گورمینٹَس نِش لون نِمُت یُس نہٕ تٔمِس سُہ گورمینٹ چھُ پتہٕ معاف کران کِینٛہہ